لیجَنٛڈ اَکھ چھُ دَپان أہربَلَس منٛز چھُ یِوان أہرک لَبنہٕ ییٚتٮ۪ن زَن واٹَر فال چھِ یِوَان ییٚتٮ۪ن واٹَر فال چھُ وَسَان دَپَان سُہ چھِ تَتٮ۪ن ہَتھ ہَتھ پھٕٹہٕ سُنٛد تہٕ بیٚیہِ چھِ دَپان تَتٮ۪ن چھُ تَصرُب دار تہِ تَتھ منٛزَن ییٚمِس زَن اَتھَس چھُ میگنٮ۪ٹ لٲگِتھ سُہ چھُ پانَس کُنُے تَتٮ۪ن کھِچَن تہٕ بیٛاکھ یہِ ہَسا یہِ لِجَن چھُ یہِ یَپٲرۍ مالوَن سایڈَس ییٚتٮ۪ن زَن گَگبرَن بوٗنۍ چھِ دَپَن ییٚلہِ مہاراجا ۂری سِنٛگھ اوس شِکارَس گژھن تہٕ یہِ سا یہِ سُہ اوس کَران کٲم سُہ اوس پَتہٕ تٔتھۍ بونہِ تَل تھک دِوان وۄنۍ چھِنہٕ یہِ پَتہ کینٛہہ یہِ کۭژاہ پوٚز چھِ یا یہِ کۭژاہ اَپُز چھِ مگر یہِ چھِ لیجَنٛڈ اَکھ